اِنٛڈیَن ٹرانسپوٹیشَن یہِ چھِ اَسہِ واریاہ زیادٕ اصل ٹرانسپوٹ مَطلَب اَسہِ چھُ یہِ ٹرانسپوٹ لَگان واریاہ زیادٕ ضوٚرَتھ اَسہِ چھِ زِندَگی مَنٛز واریاہ زیادٕ امچ پیٚوان کٲم کَرٕنۍ تکیازِ اَگَر نہٕ اَسہِ یہِ آسہِ کینٛہہ سٲنٛۍ زِندگی گَژھِ ہَنہٕ مُکَمَل کینٛہہ اِسی لیے چھُ اَسہِ یہِ واریاہ زیادٕ ضرورَت اَگَر اَسہِ اَکہِ جایہِ پیٚٹھٕ بیٚکِس جایہِ آسہِ گَژھُن یعنے کہِ اَسہِ آسہِ کۄپوارِ پیٚٹھِ سرینَگَر گَژھُن أسۍ ہیٚکو نہٕ پیدَل گٔژھِتھ اَسہِ لَگہِ واریاہ ٹایِم یہِ چھُ اَسہِ لَگہِ واریاہ زیادٕ ٹایِم اِسلیے چھُ یہِ اکھ چھُ یہِ جَلدی واتناوان بییٚہِ چھُ یہِ کم ٹایِم لَگاناوان بییٚہِ چھ اتھ پیٚٹھ کَمفٲٹیبل روزان یہِ چھُ واریاہ زیادٕ اَصل یتھ اِنڈیاہَس مَنٛز یہِ چھُ اَسہِ گنٹَن ہُنٛد کار چھُ اَسہِ یہِ مِنٹَن مَنٛز واتناوان مِنٹَن ہُنٛد چھُ یہِ سیٚکَنڈَن مَنٛز کَران یہِ چھُ واریہا زیادٕ اَسہِ اصل ٹرانسپوٹیشَن بیٚیہِ اَگَر اَسہِ آسہِ کُنہِ ساتہٕ گَژھُن مِثال کے طور پَر اَسہِ آسہِ اَکہِ سٹیٹہٕ پیٚٹھٕ بیٚیِس سٹیٹَس گَژھُن اَسہِ آسہِ سٹیٹ ٹُو سٹیٹ لِنٛک اَسہِ آسہِ اَیَرپوٹ اَسہِ آسہِ گَژھُن اِنٛڈیا ٹُو اَیَرپوٹ اِنڈیاہَس پیٹھٕ اَسہِ آسہِ گَژھُن سوٗدی عَرَب سوٗدی عَرَب لَگہِ اَسہِ واریاہ ٹایِم أسۍ ہیٚکو نہٕ وٲتِتھ پایدٔلۍ أسۍ ہیٚکو نہٕ گاڑِ مَنٛز وٲتِتھ اَسہِ چھِ اَتہ اوریپلین أسۍ چھِ تَتھ مَنٛز گَژھان تَتھ مَنٛز چھِ اَسہِ واریاہ زیادٕ کَم مِنَٹ تہِ لَگان بیٚیہِ ٹایِم تہِ بَچان بیٚیہِ کِمفٲٹیبل آسان